وُہ پانٛژھ زٕ ساس دہ زٕ ژور زٕ ساس نَو دہ باہہ زٕ ساس باہہ شیٚے نَو زٕ ساس ژۄدَہ زٕتووُہ ٲٹھ زٕ ساس کُنوُہ